آ کیٛاہ چھُ وَنان اَتھ حالی حال کوٚر مےٚ چٔندی گڑھ پٮ۪ٹھ تام سفر مےٚ کٔر اَسہِ اَسہِ کٔر کیب اور تَتھ منٛز باسے مےٚ مطلب رٮ۪سٹ آونہٕ کَرنہٕ سیوٚد کیٚنٛہہ یا فُڈ اوٚپشَن گٔے نہٕ اٮویلیبل منٛزٕ کیٚنٛہہ اور تورٕ یُتھٕے جیٚمہِ تہِ جیٚمہِ پٮ۪ٹھ کٔشیٖر آیہِ أسۍ تَتھ منٛز تہِ گٔے یِہَے پرٛابلِم اور وارِیاہ زیادٕ رٮ۪سٹ لٮ۪سنَس گٔے وارِ یاہ زیادٕ عذاب گوٚو تہٕ بیٚیہِ جایہِ چھُ مےٚ چھُ یاد أسۍ گٔے ٹرٛینہِ منٛز کیرلا تہٕ اَسہِ گٔے کٲم فُڈ پرٛابلِم چھِ گژھان اَسہِ ٲس سِلیٖپَر اور ییٚمہِ کہِ وجہ سۭتۍ رٮ۪سٹ پرٛابلِم تہِ رٮ۪شٹ روٗم تہِ ملیو نہٕ کِہیٖنۍ تہٕ گیس سِٹیشَنُک چھُنہٕ مےٚ پَتاہ کِہیٖنۍ نہٕ تہٕ یِم کیٚنٛہہ چَلینٛجِز چھِ گژھان واتہِ تہٕ اووَرآل چھُ مٮ۪نیجٕبٕل